اَگر أزکِس دورَس مُتعلِق پَرو أسۍ موبایل چھِ ضروٗری فیٖڈ کَران اِنسانَس کیازکہِ اَزِکۍ دور چھِ بیسڈ آٹِفِشَل اِنٹیلِجَنس موبایلَس پٮ۪ٹھ چھِ سٲنۍ ڈِجٹَل مارکیٹِنٛگ گژھان موبایلَس پٮ۪ٹھ چھِ سٲنۍ برٛینٛڈ اِنوٮ۪سٹمٮ۪نٛٹ گژھان موبایلَس پٮ۪ٹھ چھِ سانہِ تم کامہِ گژھان یِم أکِس برونٛہہ آز برونٛٹھ آسہِ نہٕ گژھان کینٛہہ موبایل ریڈیوٕز نِوٕز پیپٲرس حقیقَتَن چھِ أمۍ زینان ریڈیو چھِ اَسہِ تِمَن نِوٕز بولان ییٚمہِ سۭتۍ یِمَن ہٕنٛز چَنلہٕ چَلان چھِ نِوٕز پیپَر چھِ اَسہِ کینٛہہ بینَر ہاوان نِوٕز پیپَر چھِ کینٛہہ بِزنِس منٛز تہِ ہاوان برٛینٛڈ اِنڈوسمٮ۪نٛٹ یِمَن بَنان چھِ اَمہِ سۭتۍ چھِ اَمہِ سۭتۍ اَمیُک کارخان چَلان اَمہِ اَمیُک چیٖز تہِ چَلان موبایِل چھِ دۄہ کھۄتہٕ دۄہ اِنسانَس اِنڈِپٮ۪نٛڈیبٕل بَناوان اگر اِنسانَس تھَکہِ ڈِجِٹَل مارکیٹِنٛگ کَرٕنۍ ایٚمیزان ایٚپ بی اے کَرٕنۍ فِفیل مِنٹ بے ایٚمیزان یا کانٛہہ سُہ بِزنِس کَرُن یُس اَسہِ موبایل پٮ۪ٹھ چھِ کانٛہہ سُہ مارکیٹِنٛگ یُس اَسہِ موبایل پٮ۪ٹھ گَژھِ کانٛہہ سُہ ؤرٕک یُس اَسہِ موبایل پٮ۪ٹھ گَژھِ یا سُہ چیٖز یا یہِ کَرِ نہ اٮ۪ڈوَٹیٖزمٮ۪نٛٹ باے ریڈیو ہَن یہِ کَرِ نہ اٮ۪ڈوَٹیٖزمٮ۪نٛٹ یا یہِ کَرنایہِ مارکیٹِنٛگ باے نِوٕز پیپَر حٔقیٖقتَن چھِ أمۍ چیٖز زینان اَمہِ سۭتۍ چھِ أمۍ سۭتۍ رۄپیہِ دَہ زینان اَمہِ سۭتۍ چھِ خَبر کۭتیاہ ہِنٛدۍ کٔر چَلان ہیٚکی کَتَن چھِ أمۍ کار اَسہِ دۄہ کھۄتہٕ دۄہ زِندگی منٛز آسان گژھان اَمہِ سۭتۍ چھِ بیٚکہِ سٕنٛز زِندگی تہِ آسان گژھان اَکھ اِنسان چھُ أمۍ سٕنٛز رۄپیہِ دَہ زینان اَگَر موبایلُک اَصٕل اِستعمال تہِ کَرُن موبایل تہِ اَسہِ گوٗگٕل ایٚڈسَنس چَلاوٕنۍ یوٗٹیوٗب چَنلَن پٮ۪ٹھ ویٖڈیوز کھالُن اَتھ مُتعلِق بولُن یا کُنہِ کَنٹیٚنٹَس مُتعلِق اَکھ ویٖڈیو بَناوُن سُہ پَتہٕ موبایلہٕ تھرٛوٗ ویٖڈیو اَپلوڈ کَرُن کیٛازِ زینہِ یا اگر اِنسانَس بِزنٮ۪س تۄہہِ کَرُن وَٹِزیپ تھرٛوٗ تۄہہِ کَرُن یا ایٚمیزان تھرٛوٗ ہیٚکہِ کَرنہٕ اَمہِ سۭتۍ ہیٚکہِ اِنسان زینِتھ